مےٚ چھُ پنٛنِس کَیرِیَرَس خٲطرٕ اَکھ جاب تھٲمٕژ اَیم تَتھ چھُ ناو چیٹٲڈ اؠکاوُنٛٹَنٹ بہٕ چھُس یَژھان یہِ دِل سۭتۍ یہِ جاب کَرُن تِکیازِ مےٚ چھِ یہِ واریاہ پَسنٛد تہِ مےٚ چھُ پَنُن فیوٗچَر کَیٚریَر یِوَان أتھۍ منٛز بوزنہٕ